وعلیکُم السلام السلام علیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک تۄہہِ کَر ٲسِوٕ تِم ترٛٲمٕتۍ تۄہہِ کَر اوسوٕ ووٚنمُت ٹھیٖک تُہۍ آ اَہَن حظ آ ٹھیٖک

ٹھیٖک تۄہہِ اَدٕ تُہۍ آییوا یور دُکانَس پٮ۪ٹھ کُنہِ لَٹہِ آییوا تُہۍ یوٚتَن تۄہہِ ووٚنوا ییٚتٮ۪ن پرٛابلِم چھِ یِتھ پٲٹھۍ تۄہہِ کٔروٕ یِم فوٹوگراف چھِو تۄہہِ ریڈی تھٲیمٕتی ٹھیٖک تۄہہِ ٹھیٖک ٹھیٖک تۄہہِ کوٗتاہ ٹایم چھُو تۄہہِ گوٚمُت یِمَن فوٹوگرافَن بہٕ وٕچھنا تَمے حِساب ژھانرٕ بہٕ ییٚتہِ وُہ دۄہ ٹھیٖک ؤلِو کِہیٖنۍ چھُنہٕ پَرواے تۄہہِ چھوا پاے اَصلی اوس اَسہِ ییٚتہِ تھوڑا مَسلہٕ نا یَتھ چھُ ٹٮ۪کنِکَل اِشوٗ آسان اَز تھوڑا بہت أسۍ چھِنہٕ ہٮ۪کان حظ یہِ أسۍ چھِنہٕ ہٮ۪کان کَمپیوٗٹرَس پٮ۪ٹھ آز زیادٕ کٲم کٔرِتھ کِہیٖنۍ تہٕ تمہِ موٗجوٗب تہِ ما آسہِ گوٚمُت تِکیازِ ییٚلہِ نہٕ اَسہِ ییٚتہِ اَسہِ ما اوس چلنٕے کَمپیوٗٹَر سِسٹَم کِہیٖنۍ أسۍ چھِ وۄنۍ بَدَل یہِ چھُ اَسہِ اوٚنمُت اَمہِ خٲطرٕ یہِ اَسہِ کوٚر نوٚو سٔروَر کَران أسۍ اَمہِ خٲطرٕ اِنَسٹال تہٕ خبر تَتھ ما آسہِ تمے سۭتۍ ما آسہِ گوٚمُت اَسہِ اَسہِ چھُ ڈاٹا گوٚمُت اَتھ اُکُن یُکُن تُہُنٛد یِم فوٹوگراف ما آسن گٔمٕتۍ بیٚیِس ہوٚتھ منٛز تہٕ ؤلِو وۄنۍ ژھارکھ بہٕ تِم کِہیٖنۍ چھُنہٕ پَرواے تہٕ بیٚیہِ وَنہٕ بہٕ یِمن یِم ییٚتہِ تہِ چھِنہٕ آسان اَسہِ نَفَر اَکھ زٕ مے بی یِمَن تہِ یِہِنٛدٮ۪ن فونَن منٛز یا یِہٕنٛدٮ۪ن سِسٹَمن منٛز ما آسن تِم أسۍ تھاووکھ ژھٲرتھ تِم کِہیٖنۍ چھُنہٕ پَرواے ٹھیٖک کِہیٖنۍ چھُنہٕ پَرواے أسۍ تھوہوکھ تِم ہُتھ وٕنکیٚنٕے ژھٲرِتھ کٕم فوٹوگراف چھِ تۄہہِ پَتہٕ ترٛاو بہٕ تۄہہِ یورٕ تِمو منٛز اَکھ تُہۍ ؤنزیٚو کٕتھ پٲٹھۍ چھِ کَڑٕنۍ کیٛاہ چھِ کَڑٕنۍ اَکھ تھاوو تۄہہِ یورٕ یورٕ ترٛٲیِتھ تِمو منٛز چلو تَمہِ خٲطرٕ سارِی مےٚ دوٚپوٕ نا تۄہہِ اَسہِ اوس تھوڑا بہت یہِ ٹیٚکنِکَل اِشوٗ ہیٚوٗ اَسہِ ٲسۍ نہٕ یِم سِسٹَم چَلان کِہیٖنۍ تہٕ تیٚلہِ ما آسہِ تمے سۭتۍ آسہِ گوٚمُت تمہِ ہُتہِ چھُنا آسان واریاہ زیادٕ یِم فوٹوگراف چھِ آسان واریاہ زیادٕ کَڑٕنۍ پَتہٕ چھُ کُنہِ ساتہٕ کٲنٛسہِ ہٕنٛدۍ گژھان اُکُن یُکُن تہِ تَمہِ خٲطرٕ ساری چلو ٹھیٖک چھُ کِہیٖنٛۍ چھُنہٕ پَرواے بہٕ دِمہٕ ییٚکیاہ وٕنکیٚنٕے ژھارکھ بہٕ تِم تہٕ بہٕ پگہہ شام تانۍ آسن لگ بگ ریٚڈی چلو ٹھیٖک چھُ چلو چلو چلو بیٚہِو رۄبَس حَوالہٕ